اِنڈیا مٕلک چھِ یِوان پنٛنیو ریٚلِجَس پٕلیسو سۭتۍ یِوان اَتہِ چھِ واریاہ مذہبکٮ۪ن جایَن رِلِجَس اَتہِ ساروی کھۄتہِ بوٚڑ بہٕ کَرٕ کٔشیٖرِچ کَتھ ییٚتہِ چھِ ساروی کھۄتہٕ اَصٕل جایہِ یَتھ منٛز ہِنٛدوٗ لوٗکھ چھِ وَنان سُہ گٔے اَمرناتھ اَمرناتھ داں اَمرناتھ دان چھُ واریاہ ریٚلِجَس یور چھِ فی ؤریہِ اَکھ لَچھ زٕ لَچھ لُکھ یِوان دَرشَن کَرنہِ خٲطرٕ اَمَرناتھ درٛانٛتھ بیٚیہِ چھِ بیٛاکھ بوٚڑ مَن بار مَندَر کھیٖر بھَوانی مَنٛدَر یُس تہِ تُلمُلَس گاندَربَل تُلمُلَس منٛز چھِ لوکیٹ اور چھِ یِوان واریاہ لُکھ ٹوٗرِسٹ چھِ یِوان باقٕیو مٕلکو پٮ۪ٹھ چھِ یِوان اور دَرشَن کَرنہِ یِمَن پٕلیسَن چھِ واریاہ واریاہ مانُن یِمَن بیٚیہِ چھِ اِنڈیاہَس منٛز چھِ واریاہ مَندَر ییٚتہِ یِمَے ییٚتہِ چھِنہٕ کینٛہہ اِنڈیاہَس منٛز چھِ رِلِجَس پٕلیس چھِ واریاہ جَگَن ناتھ چھِ جَگَن ناتھ مَندِر چھِ جَگَن ناتھ مَندِر چھِ پَنٛنِس کِرٛشَن بھگوان سٕنٛز ساروی کھۄتہٕ بوٚڑ مَندِر ییٚتہِ ییٚمہِ دۄہ ییٚمہِ دۄہ تَتھ مَنٛدرَس بَدلاوان چھِ تمہِ دۄہ چھِ کَران سٲرسٕے لایٹ بَنٛد یہِ چھِ ہولی پٕلیس اِنڈیا چھِ واریاہ ریٚلِجَس سٮ۪نٹِمٮ۪نٛٹ اینٛڈ اِنڈیاہَس چھِ وَنان رِلِجَس توَے رِلِجَس سکیوٗلَرزَم تہِ ییٚتہِ چھِ سکیوٗلَر کَنٹِرٛی ییٚتہِ چھِ ہرکُنہِ رِلِجَس فالو کَران ییٚتہِ چھِ ہرکُنہِ رِلِجَس ایٖکؤلی ڈِسٹِرٛبیوٗٹ گژھان مطلب ایٖکوَل ہَر ہرکُنہِ منٛز دَپَان چھِ پَنٕنۍ الگ الگ عزت اَتھ چھِ ایٖکوَل کَران عزت سٲلِم کانٛہہ چھِ کٔشیٖرِ منٛز اگر بیٚیہِ مَنٛدَر وٕچھِو ییٚتہِ چھِ ہاری پَربَت چھِ جاے پہاڑَس پٮ۪ٹھ یہِ چھِ بٔڑ بار مِثال تٔتھۍ بۄن کَنۍ چھِ مُخدَم صٲبُک الگ چھِ مُسلمانَن خٲطرٕ یہِ چھُ واریاہ بٔڑ اَصٕل جاے اور فی ؤری چھِ اور توتہِ کَم سے کَم ہاری پربَت چھِ یِوان پںٛژاہ ساس شیٹھ ساس لُکھ ییٚمہِ سۭتۍ ٹوٗرِزَم تہِ چھِ بَڑان واریاہ یِتی منٛدَر تہِ چھِنہٕ بیٚیہِ چھِ اِنڈیاہَس منٛز چھِ واریاہ جاے یَتھ مانان چھِ مانُن چھِ زانُن چھِ مِثال کے طور پے چھِ بہٕ کَرٕ بہٕ کَرٕ زیادٕتَر أسۍ چھِ کَران کشمیٖر لنٛگویجِچی کَتھ أسۍ کَرو کٔشیٖرِ منٛزٕے کَتھ بیٚیہِ ژھانڈو أسۍ پُلوامہِ پھَٹنَس منٛز چھِ کَنہِ مَنٛدَر پَٹنَس منٛز چھِ واریاہ بوٚڑ منٛدَر تور چھِ یِوان گژھنہٕ ریٚلِجَس چھِ پھٮ۪شٹٕوَل چھِ یِوان مناونہٕ دیٖوالی چھِ یِوان ہار یُس دیٖوالی چھِ سُہ چھِ یِوان آلاوٚوَر اِنڈیا مَناونہٕ تَتھ منٛز چھِنہٕ صرف یِم ہِندوٗ کَلچَرکی لُکھ کَران پاٹسٕپیٹ کِہیٖنۍ تَتھ منٛز چھِ مُسلِم لُکھ تہِ کَران پانَے مِلسارٕکۍ پٲٹھۍ کَران پاٹسٕپیٹ ترٛٲوِ تو وَ دیٖوالی وَ گوٚو عیٖد عیٖد پھٮ۪سٹِوَل چھِ مَناونہٕ آل اوٚوَر اِنڈیاہَس منٛز بَڑٕ احترام سان ییٚلہِ ییٚلہِ تہِ عیٖد وِز چھِ کینٛہہ تہِ کٲم چھِ آسان مٹھٲے چھِ آسان بٲگراوٕنۍ کینٛہہ تہِ کینٛہہ تہِ چھِ آسان کَرُن مُسلمانَن سۭتۍ چھِ آسان ہِندوٗ لُکھ تہِ کَران تِمَن مَدَت یُس پَنٕنۍ پَنٕںۍ بٲے چارٕ چھِ بَڑاوان یہِ چھِنہٕ یُتھ یہِ چھِ اگر کَلچَر پانہٕ ؤنۍ لُکَن سٕٹرٛانٛگ گژھِ اَمہِ سۭتۍ گژھِ نیشَن تہِ سٕٹرٛانٛگ وَنان چھِ اگر یہِ چھِ سیٚودُے وَنُن یہِ چھِ پرٛٲنۍ وَنان لُکھ چھِ وَنان اگر دۄن یہِ اگرَے مضبوٗطی یَکجٲۂتی آسہِ لُکَن منٛز کٕہٕنۍ تہِ نفر ہیٚکہِ نہٕ مُلکَس پھٔٹرٲوِتھ یہِ ہیٚکہِ نہٕ زٕہٕنۍ کانٛہہ مٕلک پھٔٹِتھ اگر یَکجٲۂتی آسَن یہِ لُکَن منٛز دیٖوالی یَتھ ہولی چھِ یِوان مناونہٕ رنٛگَن منٛز چھِ یِوان مَناونہٕ نہ تہٕ چھِ ہولی چھِ صرف ہِندوٗزَن ہُنٛد یہِ تہوار سُہ چھِنہٕ مُسلمانَن ہُنٛد پھٮ۪شٹِوَلٕے چھِنہٕ ہولی مگر یِمہٕ ہولی چھِ مَناوان ہِندوٗز تہِ تِم چھِ مناوان پنٛںٮ۪ن بایَن مُسلمان بایَن سۭتۍ تہِ تمہِ سۭتۍ چھِ تمہِ سۭتۍ تہِ چھِ کَلچَر تمہِ سۭتۍ حظ چھِ کَلچَر بَڑان تِتُے یوت تِتُے یوت چھِنہٕ کینٛہہ بیٚیہِ چھِ اَتھ کیٛاہ وَنان واریاہ ٹرٛڈِشَنٕز چھِ کَران فالو بہٕ چھُس بہٕ کیٛاہ وَنہٕ بہٕ ہٮ۪کہٕ یُتُے یوت ؤنِتھ